اَز کَرو أسۍ کَتھ اِنڈیَن جاب مارکٮ۪ٹ کیٛاہ چھِ کٔشیٖرِ منٛز یِم اَسہِ کَرَنٹلی أسۍ چیلنٛج چھِ کَران فیس پنٕنہِ لایفہِ اَنٛدر تَتھ منٛز مےٚ چھُ باسان یِم کَمپٔنی اِنڈیَن بیٚسٕڈ چھےٚ تِم گٔے فار ایگزامپُل ڈیٚلؤری کَمپٔنی ٹھیٖک چھا ڈیٚلِؤری کَمپٔنی یا باقٕے کَمپٔنی یِم آسان چھِ یِم اَسہِ فیس کَرٕنۍ چھِ پٮ۪وان مطلب تَتھ منٛز چھِ سٲنۍ یوٗتھ کٲم کَران تِمَن چھُنہٕ پرٛاپَر پے آوُٹ میلان پرٛاپَر اِنسینٹیٛوٗز چھِنہٕ تِمَن میلان تِمَن چھُ واریاہ پٮ۪تھ فیس پٮ۪وان کَرُن اَتھ خٲطرٕ تہٕ یِمَے اِتھَے کٔنۍ چھِ واریاہ چیٖز یُس اَسہِ کَران چھِ یوٗز پَنٕنہِ لایفہِ منٛز